ہیٚلو وعلیکُم السلام کٕم حظ چھِو

اچھا اچھا اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ اچھا اہن حظ ؤنِو حظ بیٚیہِ چھُو حظ کیٚنٛہہ آرڈَر واڈَر تۄہہِ چھُو حظ تۄہہِ چھُو حظ نیُن یہِ مہنٛدی راتَس خٲطرٕ کیک اَہَن حظ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے وَلہٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے یہِ کۭتس حظ تانۍ چھُو تھاوُن اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بہٕ حظ تھاوٕ بوٚڑ کیک یِم کٔژ حظ چھِو تھاوٕنۍ لَکٕٹۍ ڈَبہٕ یہِ ما حظ چھو بٲکر خانہِ کُلچہِ وُلچہِ ما حظ چھِو ضرورَت تِم کیٛاہ حظ چھِو ضرورَت اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ اَدٕ حظ اَدٕ حظ اچھا اہن حظ ؤنِو حظ آ اَہَن حظ اۭں اہن حظ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ اچھا بیٚیہِ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ ؤنِو حظ کیٛاہ کیٛاہ چھُ آرڈَر تہٕ أسۍ حظ تھاوو آرڈر کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے تہٕ بیٚیہِ ؤنِو حظ یہِ ڈیٹ کَر چھُ تہٕ کٔژِ بَجہِ گژھوٕ تۄہہِ یہِ آرڈَر آسُن تیار ؤنِو حظ اچھا کٔژِ بَجہِ حظ گژھن تۄہہِ آسٕنۍ یِم تیار اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بہٕ حظ تھاہو تَیار تہٕ یہِ کوٚت حظ چھُ اَسہِ اَنُن تُہۍ ییوٕ حظ یوٗرۍ کِنہٕ تۄہہِ چھُو اوٗرۍ اَسہِ اَنُن اچھا ادٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بٲکر خانہِ کۭژاہ چھِ تھاونہِ اچھا اچھا کُلچہِ یِم ما حظ چھو تھوٕنۍ یِم ما حظ چھو ٹوٗکرِ ووکرِ ما حظ چھو تھاوٕنۍ ٹوٗکرِ ووٗکرِ ما حظ چھَو ضرورَت یِم کۭژاہ چھو ٹوٗکرِ مِٹھاے ٹوٗکرِ ضرورَت اچھا یِم حظ چھُو یَتھ حظ بہٕ یَتھ حظ بٕرزَل بادَم یَتھ حظ بٕرزَل بادَم آسہِ یَتھ حظ یِم ڈراے فرٛوٗٹٕے یوت آسہِ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ یَتھ حظ پِستہٕ آسہِ کیٛاہ کیٛاہ چھُو تۄہہِ تَتھ منٛز کیٛاہ کیٛاہ میوٕ گژھوٕ تۄہہِ آسُن ناو ؤنِو حظ اَکہِ اَکہِ اکہِ اَکہِ ؤنِو حظ بادم حظ اَہَن حظ تِم تہِ ٲس بَنَن اچھا تِم تہِ حظ بَنَن اَہن حظ اچھا تِم تہِ حظ بَنَن آز حظ چھُ اہن حظ وَن حظ آز حظ چھِ نوٚو قٕسٕم تہِ حظ چھُو آز درٛامُت یِم حظ ڈرٛاے فرٛوٗٹَس منٛز حظ چھِ آز نٔے قٕسٕم تہِ آمٕتۍ یہِ حظ چھُ اَہَن حظ آ بۄٹہٕ ژیٖر حظ چھِ آسان واٹر اہن حظ آ تَتھ منٛز حظ چھِ واریاہ قٕسٕم تِم تہِ چھِو حظ تھاوٕنۍ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ بیٚیہِ ہُہ کۭژاہ ٹوٗکر کۭژاہ بٔڑ گژھِ آسٕنۍ اچھا سۄ تہِ حظ سُہ حظ گژھوٕ رۄپیَس سُہ حظ گژھوٕ دَہَن ساسَن حظ گژھنو تِم زٕ اَتھ حظ یَتھ حظ چھُ ناو صوفی بیکری کیٛاہ حظ